گرَس منٛز اَکھ لۄکُٹ مۄکُٹ باغ یا پارک بَناوُن یہِ ہسا چھُ واریاہ مےٚ باسان سَستہٕ کیازِ اَتھ منٛز چھَنہٕ کانٛہہ مِحنت لگَان اگر اِنسان گَرے نرسٔری بَنایہِ پوشہِ کُلۍ وۄپدایہِ گرے کُنہِ نرسٔری منٛز کُنہِ انٛدٕ کُن ترٛایہِ کُنہِ چَمنَس منٛز پوشہِ بیٚول تَتھ منٛز وۄپداے پوش پَتہٕ کرِ تِمے ٹرٛانَسفَر تِمَے رُیہِ پَتہٕ تَتھ پَننِس باغَس لَکٹِس باغَس منٛز یہِ نَسا چھُنہٕ کانٛہہ تہِ مےٚ باسان درٛۄجَر کینٛہہ یا پاہہَ بَنایہِ گَرِ یۄس أمِس گرِ سبزی نیران چھِ سبزی ہٕنٛدۍ دؠل میٚون ہٕنٛدۍ دِٮ۪ل تِمَن بَنایہِ پاہہ سُہ ترٛایہِ پَتہٕ تِمَن کُلؠن تمہِ سۭتۍ نَسا چھُنہٕ یِوان زانٛہہ تِیوٗت درٚوگ درۄجر تہِ چھُنہٕ یہِ کینٛہہ ہَسا چھُ واریاہ سَستہٕ میانہِ میانہِ حِساب